سٲنِس گامَس منٛز چھِنہٕ زیادٕ لُکَن ڈایبِٹیٖز کینٛہہ تِکیازِ ییٚتہِ چھِ لوٗکھ محنت کَران اَصٕل کٲنٛسہِ کٲنٛسہِ آسہِ أکِس دۄن آسہِ زیادَن چھُنہٕ کِہیٖنۍ ییٚتہِ چھِ وَنان اَکثر کٲنٛسہِ دود پَکھ اَصٕل کر محنت کَر أتھی چھُنہٕ دود کَران اَٹیک کیٚنٛہہ